السلامُ علیکُم ٹھیٖک چھُوا اہن حظ ٹھیٖک تُہی چھُوا ٹھیٖک اہن حظ ٹھیٖک یہِ اَسہِ حظ اوس یہِ سِٹیڈی میٚٹیٖریَل ضوٚرَتھ نا تۄہہِ چھُوا وٕنۍکٮ۪س اَٮ۪ویلیبٕل اَتہِ اَسہِ حظ اوس سٮ۪کنٛڈ کٕلاس خٲطرٕ ضوٚرَتھ نا یُس یِمَن چھِ نا مطلب یِم شُرۍ ٲسۍ یِمَن اوس گۄڈٕ سورُے پرایویٹ سٮ۪لِبَس وۄنۍ آو یِمَن سورُے نوٚوُے گورمٮ۪نٛٹ سٮ۪لِبَس نا وۄنۍ چھِ ساروے گورمٮ۪نٹ سکوٗلچہِ بُکو مَنٛز ضوٚرَتھ سٮ۪کَنٛڈ کٕلاس خٲطرٕ بیٚیہِ تھٲڑ کٕلاس خٲطرٕ اہن حظ بیٚیہِ یہِ اہن حظ بیٚیہِ یِم یِم چھِنا کٕلاس میٹ کاپیٖز بیٚیہِ یِمَے کٕلاس میٹ کاپیٖز آسہٕ لگ بگ اَسہِ وُہ ضوٚرَتھ اہن حظ پنٛژٕ اہن حظ پَنٛژہن ہٕنٛزۍ یِم کاپی نا کٕلاس میٹٕے مگر تِمَن چھِ آسان پیجِز اَصٕل تِمَے وُہ گَژھن اہن حظ اہن حظ اہن حظ ٹھیٖک چھُ وۄنۍ نِمہٕ بہٕ تیٚلہِ یِم زٕ تہٕ پَتہٕ ییٚمہ گٔڑۍ تۄہہِ ہُم اَٮ۪ویلیبٕل گَژھنو بہٕ کَرو تۄہہِ تَمہِ گٲنٛٹہِ بیٚیہِ کال تہٕ پَتہٕ اَنہٕ بہٕ تیٚلہِ تَمہٕ ساتہٕ تِم اہن حظ یِم زٕ نِم بہٕ تیٚلہِ تہٕ باقٕے زٕ وٕچھ اہن حظ اہن حظ بییٚہِ یِم میپٕس چھُوا تۄہہِ یِمَے پُلٹہِ میپ یِمَے گَژھِ ہن اَسہِ اہن حظ ٹھیٖک چھُ یِم چھُوا تۄہہِ اَٮ۪ویلیبٕل نا یِمَن کیٛاہ کاسٹ میپَن کیٛاہ چھُ اَتہِ کاسٹ

اہن حظ ٹھیٖک چھُ اہن حظ آ اہن حظ ٹھیٖک چھُ یہِ سِٹیڈی ٹیبٕل چھُوا تۄہہِ اَتہِ اہن حظ اہن حظ ٹھیٖک چھُ وۄنۍ پگاہ کٔژِ بَجہِ یِمہٕ بہٕ اور اہن حظ ٹھیٖک چھُ یِمہٕ بہٕ تیٚلہِ پَگاہ تہٕ اَتہِ ڈِسکاوُنٛٹ چھا کیٚنٛہہ تھوڑا اہن حظ اہن حظ ٹھیٖک چھُ تیٚلہِ یِمہٕ بہٕ صُبَس نا اہن حظ ٹھیٖک چھُ اہن حظ السلامُ علیکُم